اَگر أسۍ سیودُے چھِ پَران یا سِٹیمپٕس کوٚینز روکزن مُتعلِق أسۍ چھُ نہٕ تیوٗتاہ سیوٚد پٲٹھۍ تران سَمجھ کیٚنٛہہ أسۍ چھِ نہٕ تیوٗتاہ کَنسیپٹ ہٮ۪کان دٮ۪ماغَس منٛز أنِتھ کیٚنٛہہ یہِ یِتھُے أسۍ یِم پَنٕنٮ۪و أچھِو چھِ وُچھان کوینٕز پرانہِ راکٕس یِم یِم تہِ اینشیٚنٛٹ راکٕس آسنا یا آزٕکۍ یِم یِم خاص راکٕس چھِ آسان پَتہٕ چھِ تِم أسۍ پَنٕنٮ۪و أچھَو وُچھان أسۍ چھِ تِمن ہُنٛد کَنسیپٹ واریاہ اَصٕل پٲٹھۍ سَمجھ تران تہٕ یہِ چھُ اَمہِ سۭتۍ چھِ سٲنۍ یُس ایجوٗکیشن چھِ آسان سۄ چھےٚ گژھان اَصٕل لیولہِ ہِنٛز ہُتھ پٲٹھۍ چھِ أسۍ سُہ دٮ۪ماغَس منٛز روزان مَگر سُہ کَنسیپٹ چھُ أسۍ تمہِ سۭتۍ وُچھنہٕ سۭتۍ اَلگٕے پٲٹھۍ سَمجھ تران